وعلیکُم اسَلام شُکُران تُہۍ چھِو حظ ٹھیٖک اِبراہم صٲب ٹھیٖک چھِوا اَصٕل پٲٹھی یا صحت چھا ٹھیٖک شُکُر مٲلکَس وَن تۄہہِ چھِوا گرِ سٲری ٹھیٖک یہِ چھےٚ کوٗر اَسہِ ٹھیٖکھٕے اہن حظ کَرَان حظ چھِ پَکنحظ چھِ کامہِ سۭتۍ لٔگۍ سہ آوُر اَتھ غریٖب چھُ بَڑٕ دورَس منٛز نا آز چھِ بَڑٕ سہِ آوریرٕے نہ حظ آوریرٕے حظ لوٚگ زیادٕ آز اَتھ حظ چھِ زٔمیٖندٲری اَتہِ چھِنہٕ پَتہٕ یَلہٕ گژھان کِہیٖنۍ شُکُر شُکُر مٲلکَس کُن الحمداللہ تُہۍ چھُوا ٹھیٖک پانہٕ چھُوا اَصٕل پٲٹھۍ صحت چھُوا ٹھیٖک اَہَن حظ اوترٕ گژھِ ژےٚ اوترٕ مےٚ گوٚو ہَفتہٕ کھنٛڈ دِژے یم ہفتہٕ برونٛٹھ دِژے مےٚ نظرا تہٕ تِم تہِ ٲسۍ وٕچھُنہ تَتہِ آوریرٕے تِمن تہِ تِم کَرَان تیٲری ویٲری اَمہِ چی تہٕ نہ حظ حُکُم کٔرِو حُکُم اچھا بہٕ یہِ نا یہِ تِم کیاہ ٲسۍ وَنان تہٕ ؤنِو تُہۍ ؤنِو حظ تُہۍ یِم ٲسۍ دپان اَگست اٮ۪نٛڈِنٛگ ہیوٗ ٲسۍ تِم دَپان ٹھیٖک ٹھیٖک ٹھیٖک وۅنۍ بہٕ حظ بہٕ کَرٕ بہٕ کَرٕ امیُک کیٚنٛہہ چھُنہٕ پرواے تیٚلہِ کَرناوو جُلیَس منٛزٕے اگر اورٕ تہِ گژھِ ژیر تہٕ یِم تہِ یِم تہِ أسۍ دَپان اگر گژھِ تہٕ اور دَپیو اَگست وۄنۍ ییٚمہِ تُہۍ دَپان چھُ جُلیَس منٛز تہٕ کیٚنٛہہ پَرٕ تُل تُہُنٛد تہِ تھاوو تۄہہِ دِل کِنہٕ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک مےٚ ؤنۍ تو یہِ اَکھ کَتھ تیٚلہِ یہِ نا یہِ مےٚ تیٚلہِ کَرو مےٚ باسان تۄہہِ کیٛاہ چھُ تُہُنٛد کیٛاہ مَشوَرہ چھُ اگر أتھۍ منٛز کَرو اِٮ۪جاب قبوٗل نکاح زنہٕ کرو أتھۍ اَندَر

اوا تِم تہِ مےٚ اوس سُہ گوبرٕ مول تہِ وَنان یہِ نا یہِ اِشتحاق صٲب تہِ اوس یی وَنان دَپَان اوس ییٚتہِ اگر تِم وَنہِ ہا تہٕ أتھۍ منٛز کَرہو نِکاح کٔرِتھ یہِ چھُ روزان پَتہٕ ٹھیٖک اَمہِ سۭتۍ اگر مےٚ آسہِ مان ژٕ یہِ چھُ باسان یہِ روزان اَمہِ سۭتۍ نہ حظ یِم چھِ دَپان یہِ فضوٗل خرچی ٲسۍ نہٕ یِم ٲس دَپان اِشتحاق صٲب اوس دَپان یہِ نہ یہِ شُوبِنہٕ کیٚنٛہہ تہٕ وۄنۍ أسۍ ٲسۍ دپان گرٕ بٲژٕے تہٕ یِم گٔژھن ترٛامہِ زٕ نہ حظ یہِ چھُ یِمو چھِ دَپان اِشتحاق صٲب نہ یہِ گژھِ وۅنۍ یہِ چھُ گرٕ اَسہِ کیٛاہ یہِ اَسہِ چھا بیٚکہِ یہِ چھُ پَننِس گرس اَنٛدر اَسہِ چھُنہٕ زیادٕ وۄنۍ ٹھیٖک ٹھیٖک اچھا اچھا ٹھیٖک ٹھیٖک چھُ نہ یہِ تہِ گوٚو یہِ تہِ گوٚو بہتر یہِ روزِ ٹھیٖک یہِ تہِ گوٚو ٹھیٖکٕے تہٕ اَہَن حظ آ یہِ روزِ وۅنۍ تیٚلہِ أتھۍ سۭتی بہٕ کَرٕ تِمو وَنہٕ تِمن اٮ۪کاڈِنٛگلی تہٕ تیٚلہِ یِم کَرو أتھۍ سۭتی وۅنۍ یہِ تِکیٛازِ یہِ گوٚو بہتر روزِ أتھۍ سۭتی کَرُن وۄنۍ یہِ کیٛازِ وۄنۍ چھُ برونٛٹھ کُن تُہۍ تہِ چھِ وَنان باقٕے کٲم چھِ یَپٲرۍ چھُ ڈَلہٕ کٲم تہِ برونٛٹھ کُن تہِ باقٕے چیٖز تہِ چھِ اَہَن حظ اَہَن حظ یہِ روزِ یہِ روزِ ٹھیٖک یہِ روزِ ٹھیٖک تہٕ باقٕے چھُو تُہۍ ٹھیٖک اَصٕل پٲٹھۍ گَرِ چھُ ٹھیٖک سٲری شُکُر شُکُر مٲلکَس کُن دی زیو مُلاقاتا کُنہِ ساتہٕ یی زیٚو یُکنھ دی زیو نَظرا انشاءاللہ اَدٕ حظ اَدٕ حظ چلو شُکریہ ہا اَدٕ حظ اسلام علیکُم